مےٚ چھِ ٹیٛوٗرِسٹہٕ ٹیٛوٗرِسٹہٕ تِم یِمَن وَنان چھِ کٲشِرۍ پٲٹھۍ سیاحَت مےٚ چھِ تِم واریاہ خۄش لگان تِکیٛازِ ییٚلہِ بہٕ تِمَن سۭتۍ کَتھ چھَس کَران مےٚ چھِ باسان کہِ بہٕ چھَس أکِس الگ دُنیاہَس منٛز تِکیٛازِ ییٚلہِ تہِ ٹیٛوٗرِسٹہٕ یَپٲرۍ یِوان چھِ بہٕ ییٚتٮ۪ن بَسَن چھَس اَتھ چھِ وَنان تھٔج وارا یہِ چھِ رَلان کَتھ روڈَس سۭتۍ یُس روڈ گژھان چھِ پہلگام کُن پہلگام ییٚلہِ ٹیٛوٗرِسٹہٕ یِوان چھِ بہٕ چھَس تِمَن سۭتۍ کَتھ کران بہٕ چھَس تِمَن سۭتۍ وۅتھان بیٚہوان تِمَن سۭتۍ کَتھ باتھ کران مےٚ چھِ واریاہ اَصٕل لَگان تِہُنٛد پَکُن تِہُنٛد سۄ کَتھ کَرٕنۍ یِمَن یُتھ سُہ تِمَن سُہ ڈرٮ۪س چھُ آسان لٲگِتھ مےٚ چھُ تِہُنٛد سُہ واریاہ پسنٛد یِوان ییٚلہِ بہٕ تِمَن سۭتۍ کَتھ کَران چھَس مےٚ چھُ فیٖل گژھان واریاہ خۄش تہٕ تِم ییٚلہِ ٹیٛوٗرِسٹہٕ وَسان چھِ یَپٲرۍ پہلگام تہٕ تِم سَمکھےیہِ مےٚ اَکہِ لَٹہِ تِم رُکیے تِمَو دوٚپ گوٚبریاہ یَپٲرۍ چھا ٹیٛوٗرِسٹہٕ یہِ یَپٲرۍ چھِ حظ پہلگام گژھان مےٚ کٔر تِمَن سۭتۍ کَتھ تہٕ مےٚ دوٚپ یَپٲرۍ چھِ پہلگام گژھان تِم ژٲنۍ مےٚ پَتہٕ پَنُن گَرٕ تِم ژٲنۍ مےٚ پَنُن گَرٕ تہِ دِژمَکھ چاے دِژمَکھ ترٛیش دِژمَکھ تہٕ مےٚلوٚگ واریاہ اَصٕل خۄش تٔمِس سۭتۍ کیٛاہ نالیج گٔے مےٚ گین کہِ تُہُنٛد سۄ کَتھ کَرٕنۍ تِہُنٛد سۄ تہذیٖب تِہُنٛد سُہ نیٚچَر تِہٕنٛز سۄ بیٛوٗٹی مےٚ لٔج واریاہ خۄش تہٕ مےٚ تہِ دوٚپ پانَس مےٚ سَمجھو پَنُن پان کوٚر مےٚ فیٖل کہِ مےٚ تہِ اِنسانَس پَزِ اَصٕل پٲٹھۍ روزُن صاف پٲٹھۍ روزُن رٕتۍ پٲٹھۍ روزُن تاکہِ سارِنٕے لَگہِ کَتھ کَرنہٕ سۭتۍ خۄش بیٚیہِ یِتھٕ پٲٹھۍ تِمَو کَتھ کٔر مےٚ باسیٚے تِم چھِ زَن مےٚ پَنٕنۍ بیٚنہِ تہٕ بٲے مےٚ سۭتۍ کَتھ کَران